اَسلامُ علیکُم مےٚ حظ ٲس یہِ پرٛوڈَکٹ اَکھ آرڈر کوٚرمُت مےٚ آسہِ کَرِمٕژ آرڈر بٔنٛگرِ تہٕ تِم حظ آسہٕ واریاہ اَصٕل بٔنٛگرِ تِمَن گٔیے کٲم یُتھُے مےٚ آرڈر کَرِ تہٕ تِمَن اوس کَلَر زَبَردَست مےٚ آسہٕ گِرٛیٖن کَلَر بٔنٛگرِ کَرِ مَژٕ آرڈر تہٕ بیٚیہِ تِمَن گولڈَن منٛزٕ منٛزٕ اَکھا اَکھا ترٛٲیِتھ ہایلایٹہِ خٲطرٕ تِم آسہٕ زَبَردَست بٔنٛگرِ تہٕ تِمَن حظ ٲسۍ مےٚ سٲری تعٲریٖف کَران تِم درٛاے واریاہ رٕژٕے یِمو یِمو تِم ییٚمۍ ییٚمۍ میٛانہِ فرٛنٛڈَن تِم بٔنٛگرِ وٕچھِ تِمو تِمو کَرِ تِم آرڈر تہٕ نہ گوٚو تِمَن کَلَر چینٛج تِمَن روٗد کَلَر بَرابَر سُے ییٚمہِ دۄہ مےٚ اَنہِ ؤنہِ تہِ چھُ تِمَن تِتھُے کَلَر تہٕ یُس تِم آسہٕ بیٚیہِ گٔیے کٲم یِم یُس تَتھ دَریر تہِ اوس تِمَن واریاہ اَصٕل تِمہٕ آسہٕ دَرِ اَصٕل تہٕ پھٕچہِ وٕچہِ تہِ نہٕ تِم کِہیٖنۍ تِم چھِ وٕنہِ اَصٕل تِژھے نہ گٔیے تِم ۂجہِ نہ پھٕچہِ تِم نہ کِہیٖنۍ تہِ مےٚ باسیو یِم گٔیے نہٕ پونٛسہٕ تہِ زایہِ کِہیٖنۍ تہٕ وۄنۍ چھِ أسۍ کوٗشِش کَران کہِ یُس تہِ اَسہِ پرٛوڈَکٹ آسہِ اَنُن أسۍ اَنو ییٚتی کیٛازِکہِ دھوکہٕ چھُنہٕ لُکَن مِلَان کِہیٖنۍ بہٕ حظ چھس واریاہ زیادٕ شُکُر گُزار تٕہٕنٛز تُہنٛدِ سۭتۍ چھُنہٕ لُکَن کَم آز کَم دھوکہٕ مِلَان کِہیٖنۍ چلو شُکریہ